بہٕ ہَسا اوسُس پران ماڈٲرٕم پبلِک ہاے سکوٗل کھِرمہٕ ٹیٚنتھس تانۍ تَتہِ ہَسا ٲس اسہِ اِنگلِش ٹیٖچر فاروق سر سُہ ہَسا اوس اسہِ پرنسپل تہِ سُہ ہَسا اوس اصل اِنگلش پرناوان گریمر ویمر اوس سُہ اصل پٲٹھۍ اسہِ ہیٚچھناوان کرناوان سُہ ہَسا اوس اسہِ کۄسچن ہاوناوان بوزنٲیِتھ ووزنٲیِتھ ایگزام تہِ اوس سُہ ہیٚوان اسہِ بیٚیہِ ہَسا اوس اسہِ میتھ ٹیٖچر شَبیٖر صٲب تٔمۍ ہَسا چھُ ماشٹر کورٕس کوٚرمُت اصل پٲٹھۍ اوس سُہ تہِ اسہِ ایگزرسایز ویگزرسایز کرناوان اصل پٲٹھۍ سُہ تہِ ہَسا اوس اسہِ ہیاناوان بوڈس پیٹھ کۄسچن وۄسچن کرنٲیِتھ ایگزام ہَسا اوس اسہِ ہیٚوناوان کٔرتھ اسہِ ہسا اوس بیٚیہِ ساینس ٹیٖچر زاہد صٲب سُہ ہَسا اوس اسہِ بایولجی پرناوان تٔمۍ ہَسا چھِ گریجویشن کٔرمٕژ اصل پٲٹھۍ اوس سُہ تہِ اسہِ بوزناوان ووزناوان ییٚلہِ سُہ نوٹ ووٹ اوس اسہِ دِوان پَتہٕ ہَسا اوس سُہ ہیاناوان دَپان اوس یہِ کۄسچن أنۍ زیو گرِ یاد کٔرِتھ سُہ ہَسا ٲسۍ یوان پَتہِ گرِ یاد کٔرِتھ پَتہٕ ہَسا ٲسۍ تٔمس أسۍ بوزناوان پَتہٕ اوس سُہ دَپان پَگہ چھُ یتھ چپٹَرس ایگزام ٲسۍ أسۍ پَتہٕ دِوان ایگزام اتھ چَپٹرس ٲس ہیاناوان نیٚبرٕ کٔنۍ گراونڈس منٛز ایگزام پَتہٕ ہَسا اوس سُہ اسہِ بیاکھ ٹیٖچر اردوٗ ٹیٖچر رفیٖق صٲب سُہ تہِ ہَسا اوس آرام سان اسہِ پرناوان اردوٗ وردوٗ گرامر وامر ٲس سُہ ہیٚچھناوان ییٚلہِ سُہ نوٹ اوس دِوان سُہ اوس حظ دَپان اسہِ یہِ أنۍ زیو مضموٗن یاد کٔرِتھ أسۍ حظ ٲسۍ انناوان مضموٗن یاد کٔرِتھ سُہ ہَسا اوس اناوان لیٚکھتھ بیٚیہِ ہَسا اوس اسہِ سوشَل سوشَل ساینس ٹیٖچر رِیاض صٲب سُہ تہِ ہَسا اوس خطرناک ٹیٖچر اصل پٲٹھۍ اوس سُہ تہِ اسہِ دِوناوان نوٹ ووٹ بیٚیہِ ہَسا ٲسۍ اسہِ پرناوان قرآن مولوی صٲب سُہ تہِ ہَسا اوس آرام سان اسہِ پرناوان قرآن ترجُمہٕ ورجُمہٕ اوس اسہِ سُہ اسہِ ہیٚچھناوان اصل پٲٹھۍ بوزناوان ووزنٲیِتھ اوس سُہ ہیٚوان بیٚیہِ ہَسا اوس اسہِ پرناوان عربی رشیٖد سَر سُہ تہِ ہَسا اوس اسہِ ہیٚچھناوان یہِ عربی وَربی اصل پٲٹھۍ